اسلام علیکُم تُہۍ چھُو حظ دٔچھِنۍ ڈرٛیوَر باراہموٗلہ موڈَس نِش کٔژِ بَجہِ حظ وٲتِو تُہۍ صُبحس نَو بَجے وٲتوٕ حظ تُہۍ بَرابَر حظ موڈَس نِش اَدٕ حظ اَدٕ حظ ٹھیٖک حظ چھُ تیٚلہِ أسۍ حظ صُبَحس تَتٮ۪تھ پرٛاران تیٚلہِ نَو بَجے اَدٕ حظ ٹھیٖک حظ چھُ اَدٕ حظ سلام علیکُم